یِم میٲنۍ کنٹینٹ چھِ آسان سوشَل میٖڈیاہَس پؠٹھ یہِ چھُ سورُے رِلیٹ آسان آن لاین اِنفارمیشن تھرٛوٗ آن لاین اِنفارمیشن آن لاین جابٕز آسن آن لاین ایٚگزام فارمٕز آسن اؠباوُٹ یوٗنیورسٹیٖز اٮ۪ڈمِشن آسَن اؠگزام فارَم آسَن جاب آسَن کُنہِ ڈِپاٹمؠنٛٹَس منٛز بہٕ چھُس یِمے کَنٹینٹٕس دِوان سوشَل میٖڈیاہَس پؠٹھ اَمہِ سۭتۍ چھِ ایویر گژھان یِم مےٚ فالووٲرٕس چھِ یہِ ہَسا یَتھ پیجَس پؠٹھ پنٕنِس فیسبُکَس پؠٹھ وَٹٕس ایپَس پؠٹھ یِم مےٚ یِم سوشَل میٖڈیاز ایپ چھِ اَمہِ سۭتۍ چھِ میٲنۍ کَنٹیکٹٕس یِم چھِ زیادٕ کھۄتہٕ زیادٕ بیُلڈ گژھان تِم چھِ اؠوِیر گژھان میانہِ اَمہِ اِنفارمیشَن سۭتۍ یۄس بہٕ یِمَن دِوان رِگاڈِنٛگ ایگزامِنیشَن رِگاڈِنٛگ جابٕز یا رِگاڈِنٛگ ڈے ٹُہ ڈے نِوٕز یا ہَسا اَسہِ لیٹیسٹ نِوٕز آسہِ تہٕ بہٕ چھُ میٲنۍ کَنٹینٹس چھِ آسان یِمے پَتہٕ روٗد سوال یہِ سِکورٹی تُہنٛز پرٛایویسی مثال بہٕ کھالہٕ کُنہِ ساتہٕ پَنُن فوٹو اَتھ چھُ آلریڈی روزنٕے یہِ ہوپ تُہۍ ہیوٗ ڈرٕے ہیوٗ وۄنۍ مِثال بہٕ کھالہٕ پَنُن کینٛہہ کٔر کٲنٛسہِ لِنٛک کٲنٛسہِ کینٛہہ شِیَر گوٚو سون ہُپٲرۍ سُہ سُہ ڈَر چھُ آسنٕے تہٕ البتہ یِم زیادٕ تَر یہِ میٲنۍ کَنٹؠنٛٹٔس چھِ یِم آسان یِم چھِ آسان سورُے رِلیٹِڈ آن لاین جابٕس یا آن لاین ایٚگزام فارمٕز وغیرہ ایٚڈمِشَن تھرٛوٗز باقٕے چھُنہٕ کیٛاہ ییٚمہِ سۭتۍ چھِ یِم میٲنۍ یِم پیجِز چھِ یُس میون پیج چھِ اَتھ چھِ یِم کَنٹینٹٕس زیادٕ بڑان یِم فالوور چھِ آسان تِمن چھِ تمہِ سۭتۍ اِنفارمیشَن مِلان تہٕ باقٕے چھُنہٕ باقٕے چھُ